ہٮ۪لو اَس اَلسلامُ علیکُم ٹھیٖک چھُوا اَہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖکٕے تُہۍ چھُو حظ ییٚتہِ پہلگام پٮ۪ٹھ آ اَہن حظ اَسہِ حظ اوٚن تُہُنٛد نمبر یہِ اوٚن اَسہِ ژھٲںٛڈِتھ تہٕ اَسہِ اوس یہِ اَتہِ رُکُن راتَس اَسہِ اوس اور یُن تہٕ اَسہِ ما پے اَتی راتَس رُکُن نہ حظ نہ حظ اَتہِ گژھِ اِنسان کُنہِ مُشکِلات کانٛہہ مُشکِلات گژھِ نہٕ اَتہِ یِنۍ

بیٚیہِ حظ مےٚ حظ اوس راتَس رُکُن اگر پَتہٕ اَسہِ پٮ۪ٹھ ما حظ چھُ موسمَس پٮ۪ٹھ تہِ بروسٕے روٗد ووٗد تہِ چھِ لاگان اَسہِ ما پیٚیہِ پَتہٕ اَہن حظ مےٚ ما آسن بیٚیہِ زٕ تہِ سۭتۍ تہٕ اَمہِ موٗجوٗبَن گژھِ نہٕ اَسہِ مُشکِل گژھُن کیٚنٛہہ آچھا مےٚ دوٚپ مےٚ ما آسن بیٚیہِ تہِ سۭتۍ اَتہِ گژھِ اَصٕل آسُن فیسَلٹی چھےٚ اَتہِ ہر کینٛہہ باتھ روٗم چھا صاف باقٕے چیٖز چھِ کۭتۍ اگر أسۍ ترٛےٚ آسو یا زٕ تہِ آسو یا کُنی زٔنۍ تہِ آسو راتَس کۭژاہ کھَسہِ تَتھ کِراے آ نَو شَتھ رۄپیہِ نا کھٮ۪نہٕ خٲطرٕ کھٮ۪ن چٮ۪ن وٮ۪ن چٮ۪ن اَتہِ مےٚ دوٚپ نہٕ کیٚنٛہہ گژھُن تہٕ اگر پَتہٕ اَسہِ بیٚیہِ تہِ پیٚیہِ رُکُن أتۍ تہٕ سُہ چھُنہٕ پَتہٕ ٹٮ۪نشَن کیٚنٛہہ اَچھا کھٮ۪نہٕ خٲطرٕ چھِ اَسہِ الگ تَتھ بِل بَرٕنۍ کِنہٕ سُہ چھُ أتھۍ سۭتۍ یِوان آچھا تَتھ کوتاہ کھَسہِ لگ بگ کھٮ۪ن چٮ۪ن تَتھ کوتاہ گژھِ

اَہَن حظ تی تہِ اوس اَسہِ مولوٗم کَرُن واریاہن شیٚیَن نَتہٕ چھِ اَتہِ واریاہ تہِ تہٕ پَتہٕ بوٗز مےٚ اَتہِ آے تُہٕنٛدِس ییٚتہِ تُہۍ چھُوٕ اَتہِ دوٚپُکھ یہِ چھُ واریاہ اَصٕل منیجَر تَمیُک منیجرٕے چھِ اَصٕل اَمہِ موٗجوٗبَن کوٚر پَتہٕ مےٚ اوٗرۍ یُن صحیح آ بِستَر وِستَر یِم بٮ۪ڈ وٮ۪ڈ چھےٚ لَگٲیِتھ اَصٕل پٲنۍ آچھا باتھ روٗم واتھ روٗم گیٖزر ویٖزر چھےٚ اَتہِ اۭں آچھا تی اوس اَسہِ مولوٗم کَرُن تہٕ اَسہِ دوٚپ اَسہِ کوتاہ لَگہِ ییٚتہِ مگر بوزنہٕ کِنۍ ٲسۍ أسۍ دَپان اَتہِ چھُ واریاہ کھسان مگر وۄنۍ ووٚنوٕ تۄہہِ تہٕ تَمہِ خٲطرٕ چھِ أسۍ شُکُر گُزارٕے تُہٕنٛدۍ تی تیٚلہِ یِم تیٚلہِ یِمو أسۍ پگاہ تہٕ تُہۍ تھٲیزیو اَتہِ کَمرٕ سانہِ خٲطرٕ اٮ۪ویلیبٕل أسۍ ما یِمو پگاہ ژیر تام نہ کیٚنٛہہ چھُنہٕ تہٕ اَسے کیٚنٛہہ نہ کیٚنٛہہ نہ حظ چھُنہٕ پَرواے تیٚلہِ حظ کَرو أسۍ صُبحَس فون تہٕ سانہِ خٲطرٕ تھٲیزیو اَتہِ کَمرُک تُلِو حظ کیٚنٛہہ چھُنہٕ پَرواے تُلِو بِہِو رۄبَس حوالہٕ